یہِ ڈایٹی چھ ایٚکچُوَلی عربِک نیم اللہ اللہ جَل جَلالہُ جَلال خۄداہ چھُ ساروِیَن پیٚٹھ پَتہٕ کیاہ سٲنِس وِلیجَس مَنٛز ییٚمِس أسۍ مَطلَب مولوی صٲب چھِ مولوی مُدَثِر صٲب تمِس پٔتۍکِن چھِ أسۍ نماز پَران مَسجِد مَنٛزسٲنِس گامَس مَنٛز چھِ زٕ مَسجِد ییٚمہ کہِ زَنا أکِس مَسجِد چھ اَسہِ اِمامَت سُہ مولوی مُدَثِر دوٚیٚمِس چھُ مولوی مُشتاق صٲب تمنے پَتکَن چھِ أسۍ نماز پَران تمنٕے پٔتۍکِن چھِ أسۍ فرض پَران ورشِپ چھِ أسۍ کَران خۄداے سٕنٛز بیٚیہِ خۄداے سٕنٛز رسول سٕنٛز یِمنٕے دۄن ہٕنٛز ورشِپ چھِ أسۍ کَران باقی چھِ نہٕ أسۍ کٲنٛسہِ ہٕنٛز ورشِپ کَران صرف خۄداے تہٕ خۄداے سٕنٛز رسول سٕنٛز